مےٚ کَریو تُہٕنٛدِ کَمپٔنی پیٚٹھ آرڈَر اَکھ ٹرٛاوزَر مگر ییٚلہِ سُہ مےٚ نِش ووت گۄڈٕنیٚتھ باسیو مےٚ تَتھ کَلَر اوس تَتھ باسان ییٚلہِ مےٚ موبایلَس پٮ۪ٹھ وٕچھ سُہ اَصٕل مگر ییٚلہِ مےٚ اوس نِش ووت سُہ اَکھ اوس سُہ ژھیوٚنمُت ٹُکھ اوسُس أکِس جایہِ بیٚیہِ ہَسا اوس تَتھ بیٚیہِ آسہٕ تَتھ کَلَر یُس اوس تَتھ یُتھے مےٚ سُہ چھوٚل تَتھ درٛاو سورُے رَن میٲنۍ ایٚکسپیٖرینٕس ٲس چھِ نہٕ اَصٕل کینٛہہ بہٕ چھُس تَتھ دِوان زٕ سِٹار باقٕے بہٕ چھُس یَژھان یہِ واپَس کَرُن